سٲنِس کِچنَس منٛز چھُ واریاہَن قٕسمَن ہِنٛدۍ بانہٕ لَبنہٕ یِوان گۄڈٕنٮ۪تھٕے اَگر أسۍ وٕچھو تَتہِ ہسا چھِ واریاہ پَلیٹ پَلیٹ چھِ یِوان استعمال کَرنہٕ تِمَن منٛز چھِ أسۍ بَتہٕ شہرَن تہٕ پَتہٕ ہسا چھِ أسۍ بَتہٕ کھٮ۪وان بیٚیہِ چھِ اَکھ آسَن اَکھ بانہٕ بیٚیہِ چھِ آسان جگ آب تہٕ جَگ یُس چھُ تَتھ منٛز چھِ أسۍ آب تھاوَان سُہ آب چھِ أسۍ استعمال کَران اَتھٕ پٔٹھ راونہٕ خٲطرٕ مطلب جگہٕ سۭتۍ چھِ أسۍ آب فِران بیِس بانَس منٛز تِکیٛازِ أسۍ ہَسا چھِ اَتھٕ پٔٹھراوان تَمہِ سۭتۍ بیٛاکھ اَکھ بانہٕ یُس چھُ تَتہِ ہَسا چھُ بیاکھ اکھ بانہٕ آسان جَگ چھِ آسان جَگَس منٛز چھِ أسۍ آب تھاوَان آب ییٚلہِ أسۍ تَتھ منٛز چھِ تھاوَان سُہ چھِ أسۍ سِٹور تھاوَان سُہ چھُ آسان صاف آب صاف آب سُہ چھُ گر سُہ چھُ بویِل کَرنہٕ آسان آمُت سُہ آب یعنی گرٛٮ۪کہٕ نٲیِتھ آسان سُہ آب سُے آب چھِ أسۍ تھاوَان تِمَن جگَن منٛز تِمو جگو منٛز پَتہٕ چھِ أس سۄ تریش چٮ۪وان تریش کَمہِ سۭتۍ چھِ چٮ۪وان تَتہِ چھِ بیٛاکھ اَکھ بانہٕ آسان سٲنِس یَتھ کِچنَس منٛز تَتھ چھِ وَنان گِلاس یہِ تریش یۄس جگَس منٛز چھِ یہِ چھِ أسۍ پھِرَان گِلاسَن منٛز تہٕ پَتہٕ چھِ أسۍ لَکٹیو لَکٹیو گِلاسو کِنۍ یہِ چٮ۪وَن بیٛاکھ اَکھ چیٖز اگر أسۍ وٕچھو تَتہِ چھِ آسان چَمچہٕ چَمچہٕ ہَسا چھِ چَمچہِ سۭتۍ چھِ أسۍ یا چھِ یا چھِ سُہ أسۍ سِنِس منٛز تھاوَان یا چھِ سُہ أسۍ بَتَس منٛز تھاوَان تِکیٛازِ بَتہٕ ییٚلہِ شَہرُن آسہِ أسۍ چھِ شَہران تَمے چَمچو سۭتی یا سیُن اگر اَسہِ پھِیرُن آسہِ کُنہِ بانَس سُہ چھُ أسۍ تِموٕے چَمچو سۭتۍ پھِرَان بیٛاکھ اَکھ چیٖز اگر أسۍ وٕچھو سُہ ہسا چھُ آسَان تَتہِ رایِس کُکَر رایِس کُکَر چھُ بیٛاکھ اَکھ چیٖز رایِس کُکرَس منٛز چھِ أسۍ بَتہٕ رَنان یِتھَے پٲٹھۍ چھِ کینٛہہ آسَان تٲو چھِ آسَان تاوِ منٛز چھِ أسۍ سیُن تیار کَرَان تایہِ منٛز ییٚلہِ أسۍ سیُن چھِ تیار کَرَان سُہ چھِ أسۍ تھاوَان گیس پٮ۪ٹھ گیسَس پٮ۪ٹھ چھِ أسۍ کَرَان تَتھ وُشنیرِ یا چھِ آسان أسہِ اِنڈَکشن اِنڈَکشَنَس پٮ۪ٹھ چھِ تَتھ ہیٖٹ کَرَان أسۍ گرمی دِوَان اِنڈَکشَنَس پٮ۪ٹھ تہٕ تَمہِ سۭتۍ چھِ اَسہِ واریاہ سیُن تہِ گژھان تیار یا چھِ أسۍ کُنہِ کُنہِ ساتہٕ بَتہٕ تہِ رَنان بیٛاکھ اَکھ چیٖز یُس سٲنِس گَرَس منٛز چھِ کِچنَس منٛز چھِ آسَن سُہ چھِ آسَان پٔتلہٕ پٔتلَس منٛز چھِ أسۍ چاے کَران تَتھ منٛز چھِ أسۍ چاے کَران پَتہٕ چھِ أسۍ اِنڈَکشَنَس پٮ۪ٹھ تھاوَان تہٕ یِتھ پٲٹھۍ چھِ أسۍ چاے ہٮ۪کَان تَتھ منٛز تیار کٔرِتھ بیٛاکھ اَکھ چیٖز یُس سٲنِس کِچنَس منٛز چھِ آسَان تِم چھِ تِم پیٛالہٕ آسَان پیٛالَن منٛز حظ پیٛالَن منٛز چھِ أسۍ چاے پھِرَان تِمن حظ چھِ أسۍ چاے پھرَان تہٕ سۄ چاے چھِ أسۍ چٮ۪وان پَتہٕ گرِ بیٚیہِ چھِ پَلیٹ آسَان تَتہِ پَلیٹ کَمہِ خٲطرٕ چھِ تِم لَکٕٹۍ حظ ژۄچہِ پَلٹ یَتھ منٛز أسۍ ژۄچہِ ہیٚکو تھٲیِتھ تِکیازِ چایہِ سۭتۍ چھِ اَسہِ ژۄچہِ تہِ پیٚوَان کھیٚنہِ چایہِ سۭتۍ ییٚلہِ اَسہِ ژۄچہِ آسان کھیٚنہِ أسۍ چھِ تھاوَن تِم پَلیٹَس پٮ۪ٹھ پَلیٹَس منٛز چھِ أسۍ پَلیٹَس منٛز چھِ أسۍ ژۄچہِ کھٮ۪ون تہٕ پَتہٕ چھِ أسۍ چایہِ سۭتۍ تِمَے ژۄچہِ کھٮ۪ون باقٕے وَسلام